ہیٚلو اَسلامُ علیکُم تُہۍ چھِو حظ ڈاکٹر صاحب ڈاکٹر صٲب مےٚ حظ چھِ مٔنٛزۍ حظ سُہ گَبراہٹ گژھان آ اہَن حظ آ مےٚ حظ گوٚو اَتھ واریاہ ٹایم مٔنٛزۍ چھےٚ فرق گژھان مٔنٛزۍ چھَنہٕ گژھان کِہیٖنۍ سونٛچان چھَس باسان مےٚ چھَس سُہ کیٛاہتانۍ سُہ تھنکِنٛگ یِوان سُہ دٮ۪ماغَس منٛز سُہ پریشٲنی اَہَن حظ آ اَہَن حظ اَہن حظ وۅنۍ حظ گٔیَس بہٕ ڈاکٹر صٲبَس نِش تہٕ اَتھ حظ گٔے زٕ ژور رٮ۪تھ عٲرق چھِ پھَٹان تھَر تھَر چھِ وَتھان مٔنٛزۍ حظ بیٚیہِ کھَسان تۭرٕ تۭرٕ کھَسان أتی آسان ٹھیٖک اَہَن حظ آ نیٚنٛدٕر حظ چھِ مےٚ واریاہ کَم نیٚنٛدٕر چھَیی نہٕ مےٚ بہٕ چھَس دَپان بہٕ شۄنٛگہٕ ہا مےٚ چھُ سُہ زَن زَن چھَس بہٕ آسان تھٔچمٕژ مگر آرام چھُنہٕ مےٚ کِہیٖنۍ نہَ حظ نہَ آرامُک نہٕ کیٚنٛہہ ڈاکٹر صٲبَن تھاوِو آرامُک دَوا تہٕ مگر مےٚ ووٚن سارِوٕے یہِ مٔہ کھٮ۪ے کِہیٖنۍ اَمیُک یہِ روزی ژےٚ پَتہٕ لگ تی وۅنۍ حظ ووٚن مےٚ واریاہو تُہۍ چھُو تُہُنٛد ناو ووٚنُکھ تہٕ اَو اَمہِ کِنۍ گٔیَس بہٕ مجبوٗر أسۍ حظ چھِ خۄدایس حوال پانٛژھ شےٚ نَفر

نہَ حظ نہَ أسۍ حظ چھِ ہیپی لایِف اَہَن حظ خۄش چھِ أسۍ اَہَن حظ آ تہِ نہَ حظ چھُنہٕ خۄدا رٔچھِنۍ کیٚنٛہہ اَسہِ حظ چھُ سورُے مگر یِہےَ چھُ یہِ صحت چھُنہٕ وۅنۍ ٹھیٖک کِہیٖنۍ أمی حظ کٔر پَریشٲنی اَہَن حظ بہٕ حظ ٲسٕس تھایرایڈُک دَوا کھٮ۪وان بہٕ تہِ چھَس وُنہِ تہِ کھٮ۪وان اَہَن حظ اَہَن حظ مےٚ حظ ووٚن ڈاکٹر صٲبَس تٔمۍ ووٚن کیٚنٛہہ چھُنہٕ تٔمۍ تھاوِو پَتہٕ کیٚنٛہہ ٹایمَس دوا تہٕ مگر مےٚ نہَ حظ آیہِ نہٕ فَرق کِہیٖنۍ نہٕ اَہَن حظ آ اَہَن حظ ہاوُس وایِف حظ ہاوُس وایِف مےٚ حظ کَریے ٹٮ۪سٹہٕ تہِ تہٕ واریاہ ڈاکٹر صٲبَن تھایے ٹٮ۪سٹہٕ تِم درٛایے ٹھیٖک شُکُر خۄدایَس کُن اَہَن حظ اَدٕ حظ ٹھیٖک چھُ سۄ حظ چھَس بہٕ کٲم چھَس نہَ حظ بہٕ کَران مےٚ چھِ آسان سۄ دٮ۪ماغَس منٛز تَمہِ وِز پریشٲنی

اَہَن حظ اَہَن حظ اَدٕ حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَسلامُ علیکُم وعلیکُم